یِم شُرۍ چھِ تِم گٔیے واریاہ زیادٕ مُتٲثِر اِمو پرٛوگرامو سۭتۍ یُس یہِ سٔتِم فیٖلڈٕ ایس ٹی ای ایم سِٹَم فیٖلڈٕ پرٛوگرام چھِ ایٚم سۭتۍ ملیو أکِس أکِس شاگِردَس واریاہ زیادٕ یہِ مطلب فیٖلڈٕ بناونٕکۍ یِم پارکہٕ بَناونٕکۍ پو کُلۍ لاگنٕکۍ اَصٕل گوٚو ایٚم سۭتۍ مُتٲثِر کہِ بہٕ تہِ بَناو بہٕ تہِ لاگ ایٚم سۭتۍ چھِ أکِس اِنسانَس دِماغہٕ تازٕ روزان کہِ چیٖز کَرِہے اِنسان یہِ چیٖز کَرِ بیٛاکھ چیٖز کَرِ أمو پرٛوگرامو سۭتۍ گوٚو واریاہ سہوٗلیٹ آے سٹوٗڈَنٛٹَن